اَسَلامُ علیکُم وَرحمتُہ اللہ تعالیٰ وَبَرکاتہ اَسہِ حظ چھِ گَرِ ژور کَمرٕ بیٚیہِ حظ چھُ نٮ۪برٕکَن اَکھ ٹایلیٹ لیٹریٖن بَنٲیِتھ تہٕ بہٕ حظ چھُس شۄنٛگَن مےٚ چھُ واریاہ دِقت گژھان تَتہِ چھِ مچھِ آسان تہٕ پَتہٕ چھُس بہٕ کَران کٲم پَتہٕ چھُس بہٕ گُڈ نایِٹ زالان مٔہۍ تہِ چھِ آسان پَتہٕ چھُس بہٕ گُڈ نایِٹ زالَن تہٕ تَتہِ چھِ پَتہٕ تَتہِ چھِ پَتہٕ بیٚیہِ روزان اَجہِ أتھۍ تہٕ پَتہٕ چھُس بہٕ تُلان پَلَو تہٕ چھُسَکھ پَلو سۭتۍ پھَلناوان کُنہِ ساتہٕ لژھُل تُلان مازنہِ تُلان تہٕ چھُسَکھ ژھٕنان مٲرِتھ تہٕ بیٚیہِ چھُس باتھ روٗمَس منٛز اَژان تَتہِ تہِ چھُس گُڈ نایٹ زالان تِمَن چھُ تَمیُک سُہ دَہ لَگان تہٕ تِم چھِ تَمہِ سۭتۍ گژھان بے ہَس تہٕ کَمرَس منٛزٕے چھُس بہٕ سُہ زالان تہٕ ییٚمہِ کہِ وجہ سۭتۍ مےٚ آرام چھُ یِوان